بہٕ ہَسا وَنو تۄہہِ پانٛژَن اِنٹَرنیشنَل سِٹیَن ہُنٛد ناو یِمَن منٛز ہَسا گۄڈنِچی گٔے پیرَس دوٚیِم گٔے اِٹلی ترٛیٚیِم گٔے لَنٛڈن ژوٗرِم گٔے نِو یارٕک پٲنٛژِم گٔے شنٛگھاے